آ ییٚلہِ مےٚ پنٛنہِ فرٮ۪نٛڈِ اوس بٔرٕتھ ڈے یُس مےٚ بٮ۪سٹہِ فرٮ۪نٛڈ تٔمِس اوس بٔرٕتھ ڈے پتہٕ ٲس مےٚ تٔمِس خٲطرٕ اکھ پۄیٹری لچھمٕژ زبردس تٔمۍ سٕنٛدِس بٔرڈے یس خٲطر تٔمۍ سِنٛز لیف اوسُم تتھ منٛز لیٚچھمٕژ بہٕ ہٮ۪کہٕ نہٕ تۄہہِ ؤنتھی تٔمِس کٕژاہ پسنٛد آے سَہ تٔمِس اگر بہٕ کیٚنحیی تہِ لیٚکھ تٔمِس چھُ سورُے کیٚنٛہہ میون یِوان پسنٛد کیٛاہ زِ کہِ اَسہِ چھُ دِلی لگاو پانہٕ ؤنی فرٮ۪نٛڈن دۄن سُہ چھُس مےٚ بٮ۪سٹ فرٮ۪نٛڈ مےٚ کٔر کٲم گۄڈنٮ۪تھ اُ ووٚن مےٚ تٔمِس خٲطر مےٚ کٔر وارِیاہ کوٗشِش مےٚ لٔگۍ پانٛژھ دۄہ تتھ پۄیٹری لٮ۪کھنس تٔمِس خٲطر پتہٕ کٔر مےٚ گۄٹھٕ اوٚن مےٚ تتھ پیج اوٚن مےٚ مےٚ لیچھ سَہ پانَے پیج پٮ۪ٹھ پتہٕ کٔر مےٚ تتھ پیجس لیملیشن پتہٕ اوٚن مےٚ تتھ فریم بنٲیِتھ پتہٕ کوٚرمٮ۪س کٲم پتہٕ اوٚن مےٚ تتھ گٔیس بہٕ ییٚتھی سِٹیشنری وٲلِس نِش بُک سیلرس نِش پتہٕ کٔر مےٚ کٲم ہیژ مےٚ تٔمِس تتھ بیڈنٛگ پتہٕ کٔرمس پیکیج نیبٕر پتہٕ لیکھومس تتھ یہِ چھِ ژےٚ خٲطر مےٚ گفٹ تھومُت مگر بہٕ ہٮ۪کو نہٕ تۄہہِ اظہارٕے کٔرِتھ تٔمِس کوٗتاہ پسنٛد آو سُہ مےٚ چھِ زندگی منٛز ہمیش تٔمسٕے یٲتۍ یوژ دِتمِتۍ بٔرٕتھ ڈے گفٹ بیٚیہِ چھُس نہٕ بہٕ کٲنٛسی دِوان سُہ چھُس مےٚ بٮ۪سٹ فرٮ۪نٛڈ تٔمسٕے یٲتِس چھِ مےٚ وٕنیُک تانۍ گفٹ دتمِتۍ تٔمِس آو وارِیاہ زیادٕ سُہ پسنٛد